سٲنِس ڈسٹرکس منٛز یُس زَن عام آرٹ تہٕ کرٛافٹٔس چھُ سُہ چھُ وونُن ییٚتہِ چھِ قٲلیٖن وونان ییٚتہِ چھِ اؠمبراڈٔری پانے کران چیٖنوٗ کپ بَناوان تہٕ تَتھ پؠٹھ یِوان کٲم کرنہٕ ییٚتہِ چھِ اَتھٕ کٲم لٔکرِ کٲم سِلور کٲم پیپر مٲشی پھوٗل کاری کانٛگرٕ ووننہٕ یِوان ییٚتیُک ڈانس ییٚتیُک نَژُن وَنناوُن گؠوُن کٲشُر صوٗفیانہٕ تہِ چھُ واریاہ زیادٕ سٲنِس ڈِسٹرکَس منٛز عام